وُہ اَپرِیٖل کُنوُہ شیٚتھ تہٕ تُرٛنمَتھ زٕ دسَمبر زٕ ساس نَو پانٛژھ نَومبر زٕ ساس کاہہ شتوُہ اَگستہٕ زٕ ساس سدہ پَنٛدہ سَتمبَر زٕ ساس وُہ دہ اکتُوبَر زٕ ساس ترٛووُہ